ییٚلہِ زَن أسۍ نَظَر ترٛاوان چھِ کُنہِ خاص مین آکِپیشَنَس پَنٛنہِ کٔشیٖرِ منٛز یا پَنٛنہِ اوٚوَرآل سٹَیٹَس منٛز ییٚتِکۍ لُکھ ہَسا چھِ یِوان زیادٕ لَبنہٕ کَتھ سۭتۍ اٮ۪گرِکَلچَر یا ہاٹہِ کَلچَرَس سۭتۍ تِکیازِ ییٚتہِ یۄس ہَسا لینٛڈ چھِ یہِ چھِ سیٚوٹیبٕل یِمَن چیٖزَن ہِنٛد خٲطرٕ نِیر اٮ۪بَوُٹ فوٚٹی پٔرسَنٛٹ یِم ہَسا لُکھ ییٚتِکۍ چھِ یا فوٚٹی پٔرسَنٛٹ پٕلَس فِفٹی پٔرسَنٛٹ لُکھ ہَسا یِم ہَسا چھِ تِم ہَسا چھِ دانہِ ووٚپداوان تِم ہَسا باقٕے رٮ۪سٹ یُس ہَسا چھِ تِم ہَسا چھِ تقریٖباً فوٚٹی پٔرسَنٛٹ لُکھ تِم یِم زَن ہاٹہ کَلچَر یعنی کہ ژوٗنٛٹۍ ڈونۍ بادَم ژیرٕ ژٕنن وغیرہ ووٚپداوان تہٕ تَمہِ مٔزیٖد چھِ کینٛہہ فایِو ٹوٚ ٹٮ۪ن پٔرسَنٛٹ لُکھ تِم یِم زَن اٮ۪سوسیٹ چھِ ایٖدھر گورنمنٹ جابَن سۭتۍ یا تِم ہسا چھِ ٹریڈ یا ٹرٛانَسپوٹَس سۭتۍ اٮ۪سوسییٹڈ یِم ہَسا لُکھ چھِ شاید ہَسا چھِ تِم کُنہِ کُنہِ جایہِ یِوان لَبنہٕ یِمو ہَسا چھُ آسان پَنُن کاربار ترومُت چھُ مگر سُہ ہَسا وُچھو أسۍ اَکھ کم ہَسا پٔرسَنٹیج ہَسا چھِ یِمو ہَسا پَنُن کاربار ترٛومُت چھُ تِمو چھُ شِفٹ کوٚرمُت بیٚکِس کُنہِ کاربارَس کُن مگر زیادٕ نَسا چھُنہٕ اَمیُٚک اثر ییٚتہِ لَبنہٕ یِوان کینٛہہ کُنہِ ساتہٕ چھُ یِتہِ اَسہِ باسان زِ یِم ہَسا لُکھ چھِ یِمن ہَسا چھُ باسان یُس ہسا سون یہِ مین آکَپیشَن اٮ۪گرِکَلچَر یا ہاٹہِ کَلچَر چھُ اَتھ پٮ۪ٹھ نہ سَا چھِنہٕ اَسہِ أرنِنٛگ پرٛاپَر گژھان کینٛہہ تیٚلہِ ہسا چھِ تِم موٗ کَران ایٖدھر بِزنٮ۪سَس کُن یا چھِ تِم کَران سرکٲرۍ مُلازمَت پرٛیٚفَر اگرَنَے تِم تہِ تِمَن لَبنہٕ یِوان چھِ شاید مَہ ہَسا چھِ کُنہِ ساتہٕ یعنی کہ پوٚیِنٛٹ فایِو پٔرسَنٹیج چھِ سۄتہِ ہَسا یِم ہَسا مایگرٛیٹ کَران چھِ فرٛام وِلیجِز ٹوٚ سِٹیٖز یا فرٛام سِٹیٹ ٹوٚ سِٹیٹ ہَسا چھِ تِم مایگرٛیشَن کَران تاکہ تِم ہسا کَرن یُس ہَسا تِہٕنٛز پَنٕنۍ لیٚولی ہُڑ آسان چھِ تِم ہَسا کَرن سُہ ڈِفرَںٹلی ہَسا کَرن تِم اٮ۪نجاے مگر وُچھان چھِ أسۍ اوٚوَرآل یِم ہَسا لُکھ ییٚتِکۍ چھِ تِم ہَسا چھِ خٲلی اٮ۪گرِکلچَر یا ہاٹہِ کَلچَر سٮ۪کٹَرٛس سۭتۍ اٮ۪سوسیٹ تہٕ کینٛہہ پٔرسَنٹیج ہَسا چھِ بِزنٮ۪سَس سۭتۍ یا گورنمنٹ اٮ۪مپٕلایمَیٚنٹَس سۭتۍ اٮ۪سوسیٹ ٲمتۍ کرنہٕ خاص کٔرِتھ یِم ہَسا ییٚتِکۍ کوٚمِل بٲے چھِ تِم ہَسا چھِ گریٖسۍ کٲمٕے کَران پَتہٕ وَتہٕ پٮ۪ٹھَے تہٕ مگر کینٛہہ پٔرسَنٹیج چھِ بَدل کُنہِ کارَس سۭتۍ اٮ۪سوٚسیٹ تہٕ زیادٕ نہ سا چھِنہٕ ییٚتِکۍ لُکھ کَران موٗ کینٛہہ ہاٹہِ کَلچر یا اٮ۪گرِکَلچَر پٮ۪ٹھٕ بیٚکِس کُنہِ کارٕبارَس سۭتۍ